ییٚلہِ تہِ مےٚ کانٛہہ ڈِسِشَن آسہِ نِمُت نیُن کُنہِ ساتہٕ پنٛنہِ زِندگی منٛز یاں بَدَل کُنہِ مَنٛز گۄڈٕ اوس بہٕ واریاہ سونٛچان گۄڈٕ چھُس پریشان گژھان کیاہ یہِ خٲطرٕ یہِ گژھےٕ میانہِ خٲطرٕ ٹھیٖک غلط چھَ امہِ سۭتۍ وٲتے مےٚ پھٲہدٕ نۄقصان ہیٚکہِ مےٚ وٲتِتھ بہٕ چھُس سونٛچان یہِ کیاہ پزِ مےٚ کَرُن زِ مےٚ واتہِ پھٲیدٕ بہٕ چھُس نہٕ جَلٕد بٲزی منٛز ڈیسِشَن نِوَان کانٛہہ تہِ ہنٛگتہٕ منٛگہ گۄڈٕ چھُس بہٕ مَشوَر ہیٚون کٲنٛسہِ کوتاہ جان گژھِ یہِ میانہِ خٲطرٕ ساروی کھۄتہٕ یُس بوٚڑ چھُ مےٚ اتھ منٛز حِصہٕ نِیُن بہٕ چھُس پَننِس مٲلِس وَنان بہٕ کیٛاہ کَرٕ تٔمۍ سُہ چھُ مےٚ اؠڈوَیِس دِوان تمہِ مُطٲبِق چھُس بہٕ ڈیٚسِشَن نِوان تٔیٚمہ وَرٲے تٔیٚمہ سٕنٛدۍ وَرٲے ہؠکہٕ نہٕ بہٕ کانٛہہ تہِ ڈیَٚشنس نِتھ پَننہِ زِندَگی منٛز سُہ چھُ مےٚ واریاہ ہیلپِنٛگ سُہ چھُ واریاہ رُت مَشوَر دِوَان تمہِ سٕنٛدۍ سےٕ مَشوَرَس پؠٹھ چھُس بہٕ پَننہِ زِندگی ہُنٛد ہر کانٛہہ ڈیٚشِشَن نِوان